چارٕم اینڈ گٕلو کوٚر مےٚ اکھ اوٚترٕ پروڈٮ۪کٹ آڈر سُہ چھِ فیشل کِٹ پانٛژھ سٹیٚپٕس چھُ سُہ یِوان سُہ کوٚر مےٚ اوترٕ آڈر مگر مےٚ باسیو نہٕ سُہ اصل کہیٖنۍ تہِ تٔمۍ کٔر مےٚ ژم واریاہ زیادٕ خراب مےٚ گٔے ژمہِ خۄشکی مےٚ درٛایہِ دانہٕ مےٚ گٔے یہِ ژم ڈل مےٚ باسیو نہٕ سُہ اصل کہیٖنۍ تہِ نہٕ سُہ اوس واریاہ خراب پروڈکٹ باسیو مےٚ سہُ تہٕ ییٚلہِ سُہ ووت سہُ اوس یہ بکھریمُت زنہٕ پانٛژھ سٹٮ۪پٕس چھِ تِم آسان ٹھیٖک اوس نہٕ سُہ کہیٖنۍ تِنہٕ مےٚ باسیو سُہ واریاہ زیادٕ خراب چارٕم اینڈ گلو چھُ سُہ فیشل کِٹ چھُ سُہ مےٚ باسیو نہٕ ٹھیٖک کہیٖنۍ سُہ اوس ۂربل مگر مےٚ باسیو نہٕ ٹھیٖک کِہِنۍ تیٚمۍ کٔر مےٚ ژم واریاہ زیادٕ خراب تمے کِنۍ باسیو نہٕ مےٚ سُہ ٹھیٖک کہیٖنۍ تہِ نہٕ سُہ چھُ واریاہ خراب پروڈٮ۪کٹ تمے کِنۍ اگر مےٚ بیٚکِس تہِ آسہِ راے دِنۍ سُہ چھُنہٕ اصل پروڈکٹ کہیٖنۍ تِنہٕ سُہ چھُ خراب پروڈکٹ سُہ چھُنہٕ ٹھیٖک